میانہِ فیملی مَنٛز ہَسا چھُ میون مول موج تہٕ سُہ أسۍ ژور بارٕنۍ تہٕ سٲنٛۍ دادی روزان میٲنٛۍ فیملی ہَسا چھُ اکھ واریاہ خوٗبصوٗرَت فیملی مےٚ ہَسا چھُ اکھ لَکٕٹۍ بیٚنہِ اکھ بٔڑ بیٚنہِ تہٕ بوٚڑ بوٚے تہٕ بہٕ ہَسا چھُس تمن سۭتۍ واریاہ خۄش اَسہِ ہَسا سٲنٛۍ فیملی ہَسا چھُ اکھ مِڈل کلاس فیملی تہٕ ہَسا چھُ پانہِ ؤنۍ واریاہ خۄش روزان تہٕ بیٚیہِ بہٕ ہَسا چھُس پَنٕنٮ۪ن دوس تہِ پَنٕنٮ۪ن گَرٕ اَنان تہٕ میٲنٛۍ دوس تہِ ہَسا چھُ واریاہ اصٕل تہٕ میانٮ۪ن دوستَن ہَسا چھُنہٕ کانٛہہ بُرٕ عادَت کِہیٖنۍ کیازکہِ بہٕ ہَسا چھُس نہٕ پانہٕ تہِ کانٛہہ بُرٕ عادَت پَسَنٛد کَرُن تھاوُن تہٕ میٲنٛۍ دوس ہَسا چھُ واریاہ تِم تہِ ہَسا چھُ مِڈِل کلاس فیملیَن سۭتۍ تعلُق تھاوان تہٕ بیٚیہِ ہَسا چھُ مےٚ تیٖتیاہ دوس تہِ کِہیٖنۍ مےٚ ہَسا چھُ واریاہ کم دوس پٔرسٕنٔلی تھٲیمٕتۍ کیازکہِ مےٚ ہَسا چھِ نہٕ زیادَن لُکَن پٮ۪ٹھ بَروسہٕ روزان میٲنۍ فیملی ہَسا چھُنہٕ چھُ مےٚ ہَمیشہ اصٕل دوس یَژھان تھاوُن تہٕ میون مول ہَسا چھُ میٲنٛۍ زِندَگی ہٕنٛدۍ اہم فٲصلہٕ چھُ سُے نِوان تہٕ بیٚیہِ بہٕ ہَسا چھُس پَنٕنِس مٲلٕس پَننہِ جابہٕ سۭتۍ تہٕ مَدَد کَران تہٕ میٲنٛۍ مٲلۍ ہَسا چھُ اَسہِ خٲطرٕ واریاہ قُربٲنی دِژمٕژ تہٕ تمہِ موٗجوٗب ہَسا چھ مےٚ پَنُن مول پَنُن موج واریاہ پَسَنٛد میٲنٛۍ مٲج ہَسا چھِ اکھ ہاوُس وایِف تہٕ میون مول ہَسا چھُ پُلیٖس ڈِپاٹمنٹَس مَنٛز کٲم کَران تہٕ میٲنٛۍ دادی ہَسا چھُ گَرے آسان تہٕ بہٕ ہَسا چھُس شَہَرٕ جاب کَران تہٕ بہٕ ہَسا چھُس پَنٕنٮ۪ن بایَن بیٚنٮ۪ن تہِ مَدَد کَران میٲنٛۍ بٔڑ بیٚنہِ تہٕ میون بوٚڑ بوے تہِ ہَسا چھُ مٲلِس سٲنِس واریاہ مَدَد کامہِ مَنٛز دِوان تہٕ اَسہِ ہَسا چھُ یقین زِ أسۍ کَرو فیوچرَس مَنٛز واریاہ کینٛہہ حٲصِل